اگر سٲنِس گَرَس منٛز کانٛہہ بٮ۪مارِ چھِ آسان تٔمِس تٔمِس چھِ أسۍ الگ کھٮ۪ن دِوان یِتھٕ کٔنۍ زَن اگر أسۍ عام بٮ۪مارِ تَپھ وَپھ آسہِ تَتھ چھِ أسۍ ژھَٹہٕ رَس دِوان تٔمِس مازُک رَس سوٗپ بَنٲوِتھ یا اِتھے اِتھَے کٔنۍ یا اَگر کٲنٛسہِ زُکام چھُ آسان أسۍ چھِ تٔمِس دِوان زُکامَس منٛز أسۍ تٔمِس زُکامَس منٛز دِوان ٹھوٗل مَرژانٛگنَس پٮ۪ٹھ تٔلِتھ تَتھ چھِ واریاہ رُوہَن أسۍ ترٛاوان تٔمِس چھِ سُے دِوان یا یِتھٕ کٔنۍ زن اَسہِ اَگر خۄدا رٔچھِنۍ کانٛہہ کٲنٛسہِ کامبَل وامبَل چھِ آسان تٔمِس چھِ تِلہٕ روٚستے دِوان یا ڈایبِٹِک آسہِ تٔمِس چھِ أسۍ دِوان تٔمِس چھِ أسۍ دِوان سَفوٗولا اویلَس پٮ۪ٹھ بَنٲوِتھ یَتھ نہٕ فیٹ ویٹ آسہِ کِہیٖنٛۍ فیٹی چیٖز چھِکھ نہٕ دِوان کِہیٖنٛۍ أسۍ چھِ دِوان سوٗنٛچِتھ سَمجِتھٕے یہِ ویہِ بٮ۪مارَس تَمی حِساب چھِ أسۍ کھٮ۪ن چٮ۪ن دِوان بٮ۪مارَس